ہیٚلو السلامُ علیکُم مےٚ حظ اوس یہِ وَن پلس فون ضرورت تۄہہِ چھو حظ اَد حظ ٹھیٖک چھُ تیٚلہ یمہ بہٕ صُبحَن اَپٲری